ہیٚلو السلامُ علیکُم تُہۍ چھُو ٹھیک آ آ بہٕ چھَس بوزان آ مےٚ چھِ پاے تُہۍ چھُو یِوان مےٚ نِش مےٚ چھِ پاے مےٚ چھِ پاے ؤنِوٗ تُہۍ بِضٲتی أسٕس بہٕ گٔمٕژ ڈاکٹرَس نِش تہٕ تَوے مےٚ ٲسۍ پاے تہٕ ہمۍ یُس مےٚ لَکٕٹۍ ہِش سِسٹَر چھِ تٔمۍ ووٚن دوٚپُن یور ٲسۍ آمٕژ ماریا تہٕ مےٚ دۄپمَس کیٚنٛہہ چھُنہٕ آ مےٚ وُچھ سوٗٹ اۭں سُہ کَر چھُو تۄہہِ آ مےٚ آ سُہ چھِ ٹھیک بِلکُل ٹھیک وۄنۍ کَر یِیو تُہۍ تہٕ بہٕ ٲسٕس مےٚ گٔے راے تُہۍ ما یِیو آز تہٕ لیکن تُہۍ ٲیوٕ نہٕ کِہیٖنۍ بہٕ ٲسسَو تۄہہِ ویٹ کران اچھا کیٚنٛہہ چھِنہٕ پرواے تہٕ تُہۍ چھ تۄہہِ چھَوا زیادٕ مجبوٗری آ تُہۍ یِیٖزیٚو صُبحس اِنشاءاللہ کیٚنٛہہ چھُنہٕ پرواے صُبحس آسہٕ بہٕ گَرے اَدٕ حظ ٹھیک چھُ کیٚنٛہہ چھُنہٕ پرواے تُہۍ یِیٖزیٚو صُبحس تہٕ بہٕ آسہٕ گَرے مطلب زٕ ترٛےٚ دۄہ لَگَن تۄہہِ کَر چھُو خانٛدَر بَٹہٕوار صُبحس گٔے بَٹہٕوار ژنٛدروار بۄموار یُس سُہ پَکہ مطلب پکہ چھا ژنٛدروار بۄموار اَدٕ کیاہ کیٚنٛہہ چھُنہٕ پرواے تہٕ بہٕ تھاو اَتھوارِ دۄہ تھاو بہٕ تیار اِنشاءاللہ آ دۄنوے آسَن آ آ مےٚ چھِ پاے سُہ سُہ حظ وُچھُم شلوار سوٗ مےٚ آ آ اِنشاءاللہ صُبحس تانیٚتھ مۄکلاوَو اۭں آ پاے اَدٕ کیٚنٛہہ چھُنہٕ پرواے تُہۍ اِیزیٚو صُبحس تہٕ اِنشاءاللہ کَرٕ بہٕ پَتہٕ اَتھ میجرمیٚنٹ آ مطلب اَتوارے تھومَو بہٕ کیٚنٛہہ چھِنہٕ پرواے تہٕ اَتوار تھاوَو بہٕ تہٕ پَتہٕ اگر ژنٛدٕروار یِیِو تہٕ اگر اگر تُہۍ اَتوار چھُو بِزِی تہٕ تیٚلہِ ییزیٚو ژنٛدٕروار اگر نہٕ کِہیٖنۍ تیٚلہِ ییزیٚو اَتوارے مطلب شامَن بٲگۍ یِیزیٚو کہینۍ نہ حظ چھُنہٕ بہٕ کَرٕ کوٗشِش تہٕ ییٚتہِ چھِ واریاہ کَسٹَمَر پَلو تہٕ کیٚنٛہہ چھُنہٕ اَدٕ کیاہ وعلیکُم السلام